ہیٛلو اسلام علیکُم ڈَاکٹَر ڈَاکٹَر صٲب چھِو حَظ ڈاکٹر صٲب مےٚ حَظ چھُ کَلہٕ دود مےٚ چھنہٕ فَرکھٕے گژھَان حَظ آ وَ ؤنِو تُہۍ کینٛہہ دوا یُس بہٕ کَھٮ۪مہٕ ٹھیٖک چھُ چلو جِناب شُکریہ حَظ